السَلامُ علیکُم کیاہ سا بیا تُہۍ چھِو حظ حلحالٕز ریٚسٹورنٛٹ پؠٹھ مےٚ اوس کوٚرمُت حظ آرڈَر روگَن جوش اکھ پلیٹ مَٹن بِریانی ٲس مےٚ کٔرمٕژ آرڈر بیٚیہِ ٲسم کَباب ترٛےٚ تہٕ بیٚیہِ رِستہٕ زٕ ژور کٔر مےٚ آرڈَر مگر مٹن بِریانی بدلہٕ چھُ تۄہہِ کۄکر بِریانی سوٗزمٕژ غلطی سَان تہٕ اَتھ سۭتۍ سۭتۍ چھُ بیٛاکھ تہِ شِکایت زِ یُس تۄہہِ یہِ ڈیٚلؤری نفر اوسوٕ یہِ اوس آلریڈی وُہ مِنٹ ژیر گوٚمُت أمِس تہٕ مہربٲنی کٔرِتھ کٔرتو وۄنۍ جلدی مےٚ کٔرتو یہِ رِٹٲرٕنۍ یہِ کۄکر بِریانی کٔرتو رِٹٲرٕنۍ اَمہِ بَدلہٕ سوٗزۍ تو مےٚ مَٹن بِریانی تہٕ اَتھ سۭتۍ سۭتۍ کٔرزیٚو بیٚیہِ کٲم موموز پَلیٹ اکھ تہِ تھٲیزیٚو اَتھ سۭتۍ اورٕ بیٚیہِ تَتھ سۭتۍ تھٲوزیٚو مرژٕوانٛگن ژیٹِنۍ تہِ میوننز تہِ تھوڑا علاوے پہنۍ ۄزٕج مرژٕوانٛگَن ژیٹِنۍ ہہں تہٕ پیمنٹٕس تھٲیزیٚو نہٕ تُہۍ پریشٲنی کِہیٖنۍ تہٕ پیمیٚنٹ کرٕ بہٕ أمِس نفرَس یُس ڈیٚلؤری نفر چھُو تۄہہِ أمِس کَرٕ بہٕ پیمیٚنٛٹ یتتھٕے بیٚیہِ نِتو یور یہِ یۄس تُہۍ کۄکر بِریانی چھو یہِ سوٗزمُت یہِ کٔرتو واپس تِکیٛازِ مےٚ چھِنہٕ پٔژھ کھیٚوان یہِ کۄکر بِریانی کینٛہہ تِم چھِ مٹن بِریانی کھیٚوان چلو السلام علیکُم